ہیلو اَلسلام علیکُم ؤنِو حظ اَہن حظ ٹھیٖک پٲٹھۍ اَہن حظ اۭں اَہن حظ آز چھَنہٕ تھوڑا کِہیٖنۍ اٮ۪ویلیبٕل تۄہہِ چھو پَیی روٗد اوس پٮ۪وان آز اوس سیہلاب تہِ تھوڑا مےٚ حظ مےٚ حظ ٲسۍ ڈَمپَر جوراہ تِم حظ سوٗزۍ مےٚ اوٗرۍ دِوسَر کُن حظ اَوا اسی لیے چھُنہٕ آز اٮ۪ویلیبٕل کِہیٖنۍ اَگر ڈٮ۪م سٮ۪کھ چھُو اگر یہِ لگہِ تہٕ وۄنۍ چھِ بیٛاکھ کٲم تۄہہِ تۄہہِ تۄہہِ ٲسوٕ مٔزوٗرۍ ؤزوٗرۍ أنۍمٕتۍ تیٚلہِ گوٚو دھوکھَے تہٕ اۭں ٹھیٖک اَصٕل اَ مےٚ چھُم یہِ چھِ مےٚ باسان یہِ اَکھ زٕ ٹرٛالی نیرَن نہٕ کینٛہہ حظ وٕچھو تویتہِ تویتہِ کرو کوٗشِش وٕچھو کیٛازِکہِ تۄہہِ چھو پَتہ مے ٲس سٮ۪کھ مَگر یَتھ اوس دۄن ترٛٮ۪ن دۄہَن اوترٕ یَتھ اوس روٗد نہ یَتھ آو یورٕ سیہلاب أمۍ نی سٲرٕے تۄہہِ چھو پَیی یہِ ہن مےٚ آسہٕ اَتھ پَنٛداہ ٹرٛالی ٲس مےٚ سٮ۪کھ سۄ سوٗز مےٚ اوٗرۍ مےٚ دوٚپ سیہلاب یی یہِ تہِ گژھِ خرابٕے اَہن حظ وۄنۍ کرٕ بہٕ کوٗشِش تہٕ تُہۍ تۄہہِ کوٗتاہ چھُو وۄنۍ ضوٚرَتھ آ توہہِ کوٗتاہ چھُو وۄنۍ ضوٚرتھ ٹھیٖک یہِ چھُو اَز تھوڑا دروٚگ تہِ پٮ۪وان نہ اَہن حظ یہِ چھُ یہِ چھُو یہِ چھِ سٮ۪کھ بیٚیہِ کیاہ نَمبر وَنَس پٮ۪ٹھ سٮ۪کھ یِوان ماننہٕ اَہن حظ اَہن حظ تُلِو اَلسلام علیکُم